اسلامُ علیکُم وعلیکُم اسلام ٹھیٖک چھُو ٹھیٖک پٲٹھۍ تُہۍ ٲسِو ٹھیٖک بِلکُل أسۍ چھِ تِم

آ اَسہِ چھُ زیُن واریاہ کیٛازِ تۄہہِ کَتھ خٲطرٕ چھُو

کیٚنہہ زِنۍ کویِنٹَل تۄہہِ کُس ہیُو زیُن چھُو ضوٚرَتھ کِکر زیُنہٕ فرٛٮ۪س زیُنہٕ ساروی کھۄتہٕ اَصٕل کالِٹی یۄس چھِ سۄ سُہ چھُ گَژھان یہِ یُس اَسہِ کِکَر زیُن چھِ سُے چھِ گَژھان واریاہ اَصٕل کالِٹی

سُہ چھِ گژھان شےٚ ہَتھ رۄپیہِ کۄیِنٹَل اصلی چھُ سُہ ٲٹھ شَتھ رۄپیہِ گژھان یہِ چھُ سُہ بہٕ تُہٕنٛدِ موٗجوٗب وَنان شےٚ ہَتھ رۄپیہِ وۄنۍ چھُ تۄہہِ واریاہ ضوٚرتھ اِسی لیے بونہِ زیُن چھِ گَژھان سُہ چھِ ٲٹھ شَتھ رۄپیہِ گژھان یُس أسۍ آ بِلکُل یُس فرٛٮ۪ش چھِ گژھان سُہ گژھیو تۄہہِ کمسٕے لو ریٹَس ژون ہَتَن وٕنۍ چھُو تۄہہِ پانَے کیٛازِ سُے نہ سُہ گَژھیو نِیَر اٮ۪باوُٹ سۄ زیُن تہٕ بیٚیہِ یُس ہُہ زیُن چھِ وِرِ زیُن سُہ گَژھیو ژور ہَتھ کویِنٛٹَل تۄہہِ کۭتیٛاہ کویِنٛٹَل چھِ اچھا دَہ کویِنٹَل ٹھیٖک نہ یہِ چھِ آسان پھالوِتھ سورُے کیٚنٛہہ تۄہہِ چھُو پَتہٕ دِنُے یوت وۄنۍ گوٚو ہُتھ چھُ نیران ٹایم واریاہ

چارجِز گٔے مطلب ییٚلہِ تُہۍ گَرِ یہِ کیریج کھَسہِ اَتھ مطلب گَرٕ کوٗتاہ آسیو تۄہہِ دوٗر کیٛازِ پَنُن أنِو تُہۍ آٹو یہِ یور نِیُو یہِ چھُنہٕ مَسلہٕ کِہیٖنۍ آ تی

چارجٕز کھسنو پانٛژھ ہَتھ

ییٚلہِ تہٕ ییٚمہِ وِزِ تُہۍ یِیِو تُہۍ کٔرۍزیو مےٚ تمہِ وِزِ فون بہٕ تھَوَو تۄہہِ توٗلِتھ اگر تُہۍ پَتہٕ یِیُو ٹھیٖک چھُ مگر بیسٹ کالٹی روزِوٕ تۄہہِ یُس تُہۍ اَصٕل کالٹی وول نِیِو کانٛہہ چیٖز سُہ گَژھِو تۄہہِ واریاہ اَصٕل کیٛازِکہِ سُہ گَژھِ کَنزیوٗم واریاہ کَم ہُہ گژھِوٕ زیادٕ یُس فرٛٮ۪س زیُن چھُ تَتھ نیٚرِ نہٕ تیوٗتاہ ٹایم کِہیٖنۍ کیٛازِ کہِ وۄنۍ نہ مےٚ چھِ ییٚتی پنٛنِسٕے کارخانَس منٛز

آ اَسہِ چھِ واریاہَن ترٛٲیمٕتۍ زَن تۄہہِ چھُو نا یہِ أتھۍ خٲطرٕ یُس یہِ وِنٹَرَس خٲطرٕ چھُ مطلب فایَر وُڈ ضوٚرَتھ سردی کیٚنہہ چھِنہٕ پرواے عأش کٔرِتھ کیٚنٛہہ چھُنہٕ پَرواے عٲش کٔرِتھ ییٚمہِ وِز تُہۍ یِیِو تَمہِ وِزِ نِیِو ٹھیٖک چھا بیٚیہِ چھُو ٹھیٖک تُہۍ ییٖزیو ییٚمۍ وِزِ تۄہہِ خۄش گژھیو اَدٕ کیٛاہ بیٚیہِ ٲسِو ٹھیٖک اَدٕ کیٛاہ بِہیُو اَسلامُ علیکُم